وعلیکُم سلام أسۍ چھِ سُکوٗل پٮ۪ٹھ اٮ۪کچٕوٕلی ٲسۍ اَسہِ اٮ۪ڈَس رٔلیٹِڈَن تہٕ بیٚیہِ تُہٕنٛد یہِ بَچہٕ چھِ أمۍ سُنٛد بِہیوَر رٔلیٹِڈ چھِ یہِ چھِ ٹھیٖک ٹھاک تہٕ تہٕ چھَس ٹھیٖک آ یہِ چھِ سُکوٗل پٮ۪ٹھ آ یہِ ٲسِزیون نہ کَنٛٹِنیوٗ سوزان آ نظر چھَس اَصٕل پٲٹھۍ تہٕ یہِ اوسُو اَنٕنۍ وَنٕنۍ اَسہِ ڈٮ۪ٹا کَرُن سَبمِٹ وٕنۍکیٚنَس پٮ۪رَنٛٹٕس کَرٕنۍ کال اِنفارم کَرُن اَدٕ سہ اَدٕ سہ